ہٮ۪لو

اَچھا ٹھیٖک

ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک آ آ ہٮ۪کَوَے کٔرِتھ شیُور شیُور شیُور شیُور تُہۍ کٔژَن دۄہَن چھُو وٕنہِ سِٹے ییٚتہِ کٔژَن دۄہَن چھُو تۄہہِ وٕنۍ سِٹے اَچھا ہفتہٕ چھُ تۄہہِ وٕچھُو بہٕ وَنَو تۄہہِ سریٖنگرَس منٛز چھِ واریاہ جایہِ تُہۍ کَتہِ چھُو سِٹے کران تُہۍ مَہ چھُو اٮ۪لانٛگ اٮ۪لانٛگ سایڈ ڈَل کران سِٹے وٕنۍکٮ۪ن ڈَل سَے ٹھیٖک ٹھیٖک ٹھیٖک اگرَے أسۍ تُہۍ صُبحَس سِٹاٹ کٔرِو بہٕ وَنَو تۄہہِ واریاہ جایہِ چھِ ییٚتہِ نَژَن لایق سریٖنگر سِٹی منٛز گۄڈَے اگرَے تُہۍ شِکارا رایِڈ کٔرِو شِکارا رایڈ منٛز وٕچھِو تُہۍ فُلوٹِنٛگ مارکٮ۪ٹ چھُ اَتہِ تُہۍ ہیٚکِو چار چار چِناری تہِ ہیٚکِو تُہۍ گٔژھِتھ اَپٲری چھِ یِوان بُلواڈ سایڈَے چھِ یِوان پٔری محل ہیٚکِو تُہۍ گٔژھِتھ چشمہ شاہی چھِ بیٛاکھ اَکھ گاڈَن پٔری محل اگرَے تُہۍ گٔژھِو سُہ چھُ واریاہ اَصٕل گاڈَن واریاہ زبر پٔری تہِ بَنہِ پٔری تے بَنہِ تَتہِ اگرَے تُہۍ گٔژھِو سُلی چھُو مگر گژھُن تیٚلہِ بَنہِ زیادٕ تہٕ سُلی نہٕ کیٚنٛہہ تہٕ تُہۍ کٔرِو أرلی اِن دَ مارنِنٛگ لگ بَگ دَہَن کَہَن بَجَن تام کٔرِو تُہۍ تور واتنٕچ کوٗشِش تہٕ تیٚلہِ بَنہِ ژۄداہ پٔری آسہِ تَتہِ آ ژۄداہ پٔری آسہِ تہٕ پَتہٕ چھُ نِشاط گاڈَن ہیٚکِو تُہۍ گٔژھِتھ اَپٲری تۄہہِ آسیو بوٗزمُت یہِ چھِ فیمَس اَکھ گاڈَن شالیمار گاڈَن چھُو تَپٲری بیٛاکھ یِوان حظ بیٚیہِ بیٚیہِ بیٚیہِ گٔژھِو تُہۍ ہٲروَن گٔژھِو تُہۍ یا ہٲروَن اگرَے ہٲروَن پٮ۪ٹھَے تُہۍ فٔردَر کٔرِو پٕلین کیٚنٛہہ تہٕ تُہۍ ہیٚکِو یور گٔژھِتھ فقیٖر گُجری چھِ تَپٲرۍ یِوان جاے اَکھ ہیوٚر ہٲروَن سایڈ کِنی ہیوٚر دارا وارا کیٛاہ چھِ گژھان پٮ۪را گٕلایڈِنٛگ تے چھِ گژھان پٮ۪را گٕلایڈِنٛگ تہِ چھِ گژھان ہیوٚر اَپٲری تَتھ وَنان اَستان مَرٕگ وَنان تَتھ جاے اَکھ سُہ چھِ اَپٲری سُہ چھِ یِوان اَپٲری فٔقیٖرگُجری سایڈٕ تھیٖد وَنان تَتھ تَپٲری یِوان ہیوٚر کُن تہٕ تَتہِ ہیٚکِو تُہۍ پٮ۪را اگر تُہۍ اٮ۪ڈوٮ۪نچَر لَوَر چھُ تُہۍ ہیٚکِو آرام سان پٮ۪را گٕلایڈِنٛگ وغیرہ کٔرِتھ شامَس ییٚلہِ تُہۍ پتہٕ اورٕ یِیِو یا اگرَے تۄہہِ بیٚیہِ بَچو ٹایِم ۂری پربَت فوٹ چھُ یا تَپٲری ہیٚکِو تُہۍ گٔژھِو بادام وٲری چھِ اَکھ جاے پارَک اَکھ سۄ چھےٚ یِتھَے کٔنی فیملی گاڈَن اَکھ مٲنِو تُہۍ پارَک اَکھ چھےٚ یوٗجؤلی چھِ آسان سۄ مارٕچ اپریٖلَس منٛز گَژھُن لایق تہٕ البتہ وٕنۍکٮ۪ن چھُو تُہۍ آمتی تہٕ تُہۍ ہیٚکِو تور تہِ وِزِٹ کٔرِتھ باقٕےگوٚو شامَس ہیٚکِو تُہۍ لالچوک وغیرہ نٔژِتھ اَتہِ چھُ کُلاک ٹاوَر وغیرہ یا پولو وِو مارکٮ۪ٹ چھُ نو نو مارکٮ۪ٹ بنیومُت تہٕ سُہ ہیٚکِو تُہۍ شامَس گٔژھِتھ تہِ کِہیٖنۍ چھِنہٕ پرواے تُہۍ کٔرِو مےٚ صُبحَس کال أرلی اِن دَ مارنِنٛگ تہٕ بہٕ کَرو تُہۍ گایِڈ کِتھ کٔنۍ کوٚت چھُو گژھُن ٹھیٖک چھِ حظ اوکے چلے جی شُکریہ